مےٚ کوٚر اوترٕ میٖشو کمپٔنی پٮ۪ٹھ پانَس خٲطرٕ بوٗٹھ آرڈر سُہ اوس یوٗتاہ اَصٕل سُہ بوٗٹھ یُس مےٚ میٖشو کَمپٔنی پٮ۪ٹھ آرڈَر اوس کوٚرمُت مےٚ ووٚن پنٛنہِ فریٚنٛڈِ تہِ پنٛنہِ وٮ۪سہِ تہِ ووٚن مےٚ زِ یُس مےٚ بوٗٹھ کَمپٔنی پٮ۪ٹھ ووت سُہ اَن ژٕ تہِ سُہ چھُ واریاہ اَصل بوٹھ تمہِ منٛز سُہ چھُ لاگنہٕ پَتہٕ واریاہ کھۄرَن مۄٹھ دِوان نہ چھُ سُہ لَگناوان نہ چھُ سُہ کینٛہہ تٔمۍ ووٚن مےٚ پَتہٕ دوٚپُن اَدٕ کیٛاہ بہٕ کَرٕ سُہ بوٗٹھ آرڈَر یُس ژےٚ اوسُے کوٚرمُت بیٚیہِ ووٚن مےٚ پنٛنہِ دوس یِم بیٚنہِ تہِ دوٚپمَس ژٕ تہِ کَر سُہ بوٗٹھ آرڈَر یہِ چھی واریاہ اَصٕل بوٗٹھ تٔمۍ تہِ کوٚر سُہ پَتہٕ آرڈَر